کپوارا ڈسٹرٕکس منٛز چھُ واریاہ چیز مناونہٕ یِوان واریاہ بٔڑ دۄہ تہٕ بیٚیہِ واریاہ خاص دۄہ مناونہٕ یِوان اکھ دۄہ چھُ ییتہِ یُس چھُ مناونہٕ یِوان تَتھ چھِ ونان شَبہِ قدر شَبہِ قدر چھِ ییٚتہِ دھوم دھام پٲٹھۍ مناونہٕ یِوان تہٕ سٲری چھِ ژیٖرشَبس نیران اَمہِ دۄہ چھُ اور مسجد منٛز گژھان تہِ بیٚہوان چھِ راتس تٔتی تہٕ سٲری چھِ تَتہِ عبادت کَران تہٕ نِماز پران اَتہِ چھِ قُران پران نٮ۪ماز پران تہٕ بیٚیہِ خۄدایس منگان اَمہِ دۄہ چھِ واریاہ لُکھ مسجِدن منٛز جمع گژھان تہٕ چھِ اَکے ساتہِ نٮ۪ماز پران تہٕ چھِ اَکے ساتن خۄدایس منٛگان بیٚیہِ یِم اَسہِ ییٚتہِ ہیٚندۍ بٲۍ بارنۍ چھِ تِم چھِ شِوراتری تہِ مناوان اَمہِ دۄہ چھِ یِم مٔندرَن پٮ۪ٹھ پوجا کَران تہٕ بیٚیہِ چھِ یِم واریاہ پکوان گَرِ بناوان تہٕ چھِ کھیٚوان بیٚیہِ چھِ ییٚتہِ حضرتِ زاتِ شاہ ؤلی اُرسُند دۄہ مناونہٕ یِوان اَمہِ دۄہ چھِ دیدار ہاوان تہٕ بیٚیہِ چھُ آسان مٲلہٕ اَمہِ دۄہ چھِ واریاہ لُکھ یِوان تہٕ گژھان چھِ جَمع تہٕ بیٚیہِ چھِ واریاہ دُکان دار کشیٖر ہنٛدۍ یِوان تہٕ بیٚیہِ چھِ یِم نٔے نٔے کٲشر پکوان کھیناوان لُکَن اَمہِ دۄہ چھُ دھوم دھام پٲٹھۍ منا یہِ دۄہ مناونہ یِوان تہٕ بیٚیہِ چھُ سوری گام یِوان سجاونہٕ یہِ چھُ واریاہ بوڑ دۄہ آسان تہٕ ییٚتِک لُکھ چھِ مانان زِ اگر اَ ٲں دیدار وُچھو تہٕ پَتہٕ مَنگو خۄدایس کینٛہہ خۄداے چھِ سُہ مَنگُن پورٕ کَران واریاہ لُکھ چھِ یتہِ مانان زِ یہِ چھُ اوسمُت واریاہ زیادٕ نیک انسان تہٕ بیٚیہِ واریاہ زیادٕ اصل انسان یہِ چھُ اوسمُت خۄداے سٕنزِ وَتہِ پٮ۪ٹھ پکان تہٕ بیٚیہِ چھُ اوسمُت خۄداے سٕنز رٕژ رٕژ کامہ کَران